اننت ناگ ڈِسٹرکس منٛز چھِ اَسہِ بید باو زَنانَن منٛز گژھان یِتھ کٔنۍ کہِ اَگر ییٚتہِ وٕچھان چھِ پرنہٕ گرن منٛز ییٚلہ دَپان چھِ پَرناوان تعلیٖم چھِ دِنۍ شُرین تَتہِ چھِ دَپان گۄڈٕنیٚتھ دِمو أسۍ پَنٕنٮ۪ن لڑکَن یِم اَسہِ لڑکہٕ مطلب میل چھِ آسان تِمن دِمو أسۍ ہاے تعلیٖم ایز کَمپِیٲڑ ٹو ز یِم زَنانہٕ چھِ آسان دَپان لٔڑکین دِمو أسۍ کَم تعلیٖم کیازِ کہِ یِمن چھُ خانٛدر کَرُن یِم گژھن بیٚیس گرَس بیٚیہِ چھِ وٕچھان أسۍ اَگر أسۍ پریویٹ سیٚکٹرَس منٛز چھِ کٲم کران تَتہِ تہِ چھِ عم عام تر یُس تتھ زِیُٹھ چھُ آسان سُہ چھُ دَپان بہٕ دِمہٕ مٔہنِویٚن زیادٕ تَنخاہ ایز کَمپَیٲڑ ٹو زَنانَن کیازِ کہِ یِم چھِ ہٮ۪کان کَمٕے کٲم کٔرِتھ مٔہنی چھِ ہٮ۪کان واریاہ کٲم کٔرِتھ تہٕ یہِ چھُ گژھان ییٚتہِ بید باو زَنانَن تہٕ مٔہنویٚن منٛز ڈسٹرک اننت ناگَس منٛز تہٕ وۄنۍ چھِ اَسہِ یُس اَسہِ گوٚرمیٚنٛٹ چھُ تٔمۍ چھِ واریاہ سِکیٖم بَنایہِ مَژٕ یِم أسۍ دَپان چھِ کہِ رایٹٕس یِم دِتۍ مٕتۍ چھِ زَنانن کہِ یِمن ہٮ۪کن ہر کُنہِ جایہِ رایٹس دِتھ کہِ یِم ہٮ۪کن اگر یِم کٲم چھِ کران پریویٹ سیٚکٹرن منٛز یِمن چھُ برابر توٗتاہ تَنخاہ دیُن یوٗتاہ مٔہنویٚن چھِ دِوان تہٕ گرِ گرِ تہِ اَگر تعلیٖم چھِ دِنۍ تہٕ زَنانہِ تہِ چھِ دِنۍ تیٖژہ تہٕ لڑکس تہِ چھِ دِنۍ تیٖژہ بیٚیہِ اَگر کیٚنٛہہ تہِ پراپرٹی آسہِ تَتھ منٛز تہِ چھُ اَسہِ برابر حِصہٕ تھوٚومُت زَنانن تہِ تہٕ مٔہنویٚن تہِ